یَنہٕ پٮ۪ٹھ ٹٮ۪کنالجی آے موبایل فون آو اِنٹرنٮ۪ٹ آے تَنہٕ پٮ۪ٹھ گٔے اَسہِ سارے کامہِ آسان زِ اگر اَسہِ وٕکٮ۪نَس اٮ۪فرِکاچہِ خبر آسہِ أسۍ آسو یورٕ بیٚیہِ کُنہِ جاے أسۍ ہٮ۪کو آرام سان سُہ وٕچھِتھ بیٚیہِ تہِ آرام سان گَرِ بِہِتھ ہٮ۪کو أسۍ دُنیاچہِ خبرٕ وٕچھِتھ أسۍ ہٮ۪کو ہوٹل بُک کٔرِتھ زِ موبایلہٕ سۭتۍ بینٛکِنٛگ ہٮ۪کو أسۍ پیمٮ۪نٛٹہٕ آنلاین پیمٮ۪نٛٹ کٔرِتھ موبایلہٕ سۭتۍ ٹِکَٹ ہٮ۪کو أسۍ کٔڑِتھ موبایلَس منٛز آنلاین یہِ بیٚیہِ کینٛہہ واریاہ اِنفارمیشنہٕ چھِ أسۍ موبایلہٕ سۭتۍ گژھان اِنٹرنٮ۪ٹ سۭتۍ مِلان یِم زِ واریاہ زیادٕ أصٕل چھِ یہِ موبایل چھِ اَسہِ خٲطر واریاہ زیادٕ أصٕل یہِ چھِنہٕ اَسہِ خٲطرٕ یوٗزلٮ۪س کینٛہہ بیٚیہِ تہِ زیادٕ موبایل فون گژھِ نہٕ یوٗز کَرُن کینٛہہ اَمہِ سۭتۍ چھُ سانٮ۪ن أچھَن ہیٚکہِ آی فِلوٗ گٔژھِتھ